آ بہٕ چھُس وارِیاہ ہایکِنٛگ کران تہٕ ریٖسینٛٹلی اوسُس بہٕ گومُت چوہرناگ تہٕ بیٚیہِ گووُس بہٕ کیٛاہ چھُ اتھ ناو کریٹ لیکٕس یہِ تہٕ یوٗتاہ زن زیادٕ اِنٛٹرمیٖن چھِ گَژھان نیٚچرس منٛز لُکن ہٕنٛز یعنی کہِ لُکھ چھِ زیادٕ زیادٕ گَژھان نیٚچرس منٛز تیٛوٗتاہ چھِ تِم پنٕنۍ فُٹ پرٛنٛٹٕس ترٛاوَن تَتہِ پنٕنۍ نِشان ترٛاون یِتھٕ کٔنۍ زن پالتھیٖن چاہیے مطلب یَتھ منٛز زن تیٚلہِ میجر میجر پالتھیٖن چیٖز چھِ آسان تتھ منٛز یِمَے کیٛاہ چھُ یِمن ناو ریپٲرٕز وغیرہ چاہیے تِم بِسکِٹ چھِ کھٮ۪ون چاہیے تِم گُلکوز ڈبہٕ چھِ کھٮ۪ون چاہیے تِم ٹافیٖز چھِ کھٮ۪ون چاہیے تِم چِنٛگم چھِ کھٮ۪ون تِم چھِ سٲری آسان وَتہِ وَتہِ پتھر کانٛہہ شعوٗر چھُنہٕ لُکن کانٛہہ حِساب چھُنہٕ لُکن کہِ تِم وٹٮ۪ن یہِ مگر مےٚ چھُنہٕ تران فِکری یِمن کِتھٕ کٔنۍ چھِ ایلو کَران گورمٮ۪نٛٹ یِم کِتھٕ کٔنۍ چھِ تور ترٛاوان

یہِ چھُ وارِیاہ ماحول چھُ آلوٗدا گوٚمُت تَمیُک وَنہِ توتہِ کیٚنٛہہ اگر تَمیُک کٲنٛسہِ کٔر کیمپِنٛگ چھِ کَران تِم چھِ کَران تَتی ترٛاوان تہٕ وۅتھان چاہیے پتہٕ کیمپنٛگ آیٹمٕز ٲسۍ کیٚنٛہہ ٲسۍ کیٚنٛہہ ہُریو ٹیٖن شیٚشتٕر موم جام پالتھیٖن یِم چھِ ترٛاوان یہِ سورُے أتی تہٕ وۅتھان نیران اَمہِ سۭتۍ چھُ وارِیاہ معاشرٕ خرا یہِ گَژھان اَمیُک اَتہِ اینویارانمٮ۪نٛٹ وارِیاہ خراب اَو تہٕ أسۍ کَرو کٲم أسۍ یِتھٕ کٔنٮ۪ن یہِ بیسِک چیٖز تہِ چھِ ہیٚچھناوان ٹرٛینِنٛگ منٛز أسۍ کہِ ییٚمہِ ساتہٕ أسۍ اوٚر چھِ گَژھان ماوٹِنیرِنٛگ کَرنہِ ہایکِنٛگ طٛاچکینگظ کَرنہِ گۄڈنِچی چیٖز چھُ اَسہِ چھُ نہٕ ژھۅٹھ ترٛاوُن کیٚنٛہہ تہٕ بیٚیہِ یُس کَور نیٛوٗ سۭتۍ تتھ سۭتۍ سۭتۍ چھُ اَسہِ اَنُن بیٛاکھ تہِ مطلب اَکھ کور أسۍ نِمو سۭتۍ بیٛاکھ کور تہِ اَنُن سۭتۍ اَسہِ پزِ نہٕ زٕہٕنٛے تہِ کیٛاہ چھُ اَتھ ناو یہِ اَکُے کور اورٕ پنُن یَتھ انو سۭتۍ بیٚیہِ سُنٛد تہِ والُن سۭتۍ تَمہِ سۭتۍ کیٛاہ گَژھِ تَمہِ سۭتۍ یِم تہِ کیٚنٛہہ اَتہِ خرٲبی چھِ تہٕ مطلب یہِ ژھۅٹھ چھُ سُہ وَسہِ واپس باقٕے وَسَلام